نَیہِ گیمہٕ یِم ییٚتِکۍ شُرۍ چھِ گِندان تہٕ چھِ آز کل گِندان تٔمۍ چھِ سُکاش کھو کھو باسکیٹ بال فُٹ بال رَگبی تہٕ أمٕے یِم واریاہ گیمہٕ ٹَگ آف وار ہینڈ بال کیاتھانۍ کیاتھانۍ بال چھُ أمۍ گِندان تہٕ باسکیٹ بالَس منٛز چھُ آسان پِلییِنگ کاہ پانٛژھ پِلیر تہٕ یِمَن چھُ دۄیو سایڈو زٕ سِٹینڈ آسان تہٕ تٕمَن دۄن منٛز چھِ زٕ برٛونہہ کُن آسان وُلۍ آسان تِمن چھِ اکھ بال ڈرٛبٕل کران کران اَتھو سۭتۍ برونٹھ آسان پَکناوٕنۍ تہٕ اَتھس کیٚتھ نہٕ آسان رَٹٕنۍ پاس آسان کَرٕنۍ پَتہٕ ہیور تِمن وُلین منٛز بَرٕنۍ تہٕ پَتہٕ چھُ تِمن مِلان پوٚیِنٹ یِمنٕے زیادٕ پوٚیِنٹ آسان سُہ چھُ زینان پَتہٕ گوٚو سُکاش سُکاش چھُ آسان جال بیٹٕکۍ پٲٹھۍ تِم کَتہِ چھِ پیوان مطلب لَبہِ لایِنۍ دِتھ بال بال چھِ یِوان واپَس تہٕ پَتہٕ چھُ پیوان بیٚیہِ کِس پِلیرَس واپَس دِتھ لَبہِ دٲرِتھ مَگر ییٚمِس زیادٕ پوٚیِنٹ سُہ چھُ ہاران پَتہٕ چھِ یِتھٕے کَنن بیاکھ گیم کھو کھو پَلیر چھِ بہوان تِم لٲنہِ اکھ تھاوان ہوکُن بُتھ اکھ تھاوان پَتھ کُن بُتھ ییٚمہِ سۭتۍ پَتہٕ تِمن اکھ چھُ آسان دورنٕے خٲطرٕ تٔمِس چھِ یِم پَتھر چھِ آسان بِہِتھ تِمَن چھِ زٕ رَٹنۍ دورَن وول اکھ چھُ آسان تِمَن رَٹُن تٔمۍ چھِ ہٮ۪کان واریاہ اورٕ یور کٔرِتھ مَگر تٔمِس چھِ کانہہ یُس أمِس رَٹَن وول چھُ آسان سُہ ہیٚکہِ نہٕ واپَس تٔمِس چھُس پیوان گۄڈٕ تھمبَس تھپھ دِنۍ پَتہٕ چھُ پیوان تٔمِس واپَس نیرُن